اسلامُ علیکُم ورحمتُہ اللہ آ ٹھیٖک چھِوا اصٕل پٲٹھۍ اہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آ اَسہِ چھِ شُپینٕے روزان ؤنِو تُہۍ آ ٹھیٖک ٹھیٖک ٹھیٖک اَتہِ چھِ زیادٕ زیادٕ چھِ اَسہِ باسان کہِ اَکھ چھُ پیٖر گلی بیٚیہِ چھُ أہربَل تَتہِ چھُ واٹر فال تہِ بیٚیہِ چھُ اَتیُک آبہٕ ہوا واریاہ زیادٕ اَصٕل ییٚلہِ تُہۍ اَکہِ لَٹہِ یِیِو تۄہہِ ونٮ۪و پَتہٕ دِل نیرنٕے اَتہِ واپَس پیٖر گلی چھُ واریاہ اَصٕل مطلب بیٛوٗٹِفُل واریاہ پُلیس اَصٕل واریاہ زیادٕ کیٛازِ تَتہِ چھِ ییٚلہِ تِتھُے مطلب پیٖر گٔلی چھِ واتان زَن چھِ الگٕے دُنیاہَس منٛز أسۍ مطلب اٮ۪نٛٹَر گژھان تَتہِ چھُنہٕ کٕہٕنۍ ٹٮ۪نٛشَن چھُنہٕ روزَن آ واریاہ زیادٕ اَصٕل آ نہَ نہَ اَسہِ چھِ نہَ نہَ اَسہِ چھِ وارِیاہہِ لَٹہِ گٔمٕتۍ کیٛازِ اَسہِ وُچھنہٕ زٕہٕنۍ خطرٕ کُنہِ چیٖزکُے نہَ خطرٕ مطلب کُنی اٮ۪نٛگلَہٕ نہٕ واریاہ زیادٕ تَتہِ چھُ فرٛی اِنسان ہٮ۪کان نٔژِتھ اٮ۪نٛجاے کٔرِتھ بیٚیہِ آسہِ کیٚنٛہہ ٹٮ۪نٛشَن چھُنہٕ کٕہٕنٛۍ ہیوٚن آ واریاہ اَصٕل واریاہ اَصٕل اَتہِ چھِ واریاہ جگہ چھِ واریاہ اَصٕل چھُ یِوان وۄنۍ گوٚو وۄنۍ یوٗت کال پَتہٕ چھِ لُکَن لَگان تیٛوٗت کال چھُ مطلب ٹایِم چھُ اَتھ لَگان وۄنۍ مطلب ؤری ؤری چھُ گژھان زیادٕ زیادٕ چھُ یِوان مطلب پَتہٕ چھِ زیادٕ زیادٕ لَگان چھُنا اَوا وۅنۍ ییٚلہِ تُہۍ اَکہِ لٹہِ یِیِو تُہۍ تہِ ہیٚکِو پَتہٕ ژورن ؤنِتھ ہے واریاہ زیادٕ واریاہ زیادٕ یہِ چھِ اللہ تعالیٰ سٕنٛز قۄدرَت اَہَن حظ ہے واریاہ زیادٕ واریاہ واریاہ زیادٕ اَصٕل مزٕ آ واریاہ اَصٕل تُہۍ اَگرِ ییٚمہِ ساتہٕ تُہۍ یُن آسہِ تُہۍ ہیٚکِو ؤِتھ بیٚیہِ آ شُکُر رۄبَس کُن اگر بیٚیہِ کیٚنٛہہ آسہِ زانُن تہٕ تَمہِ خٲطرٕ ہیٚکِو تُہۍ کُنہِ تہِ ساتہٕ کال کٔرِتھ ٹھیٖک چھا چلو چلو شُکریہ اچھا تُلِو بِہِو روبَس